یُس مےٚ پَتہٕ یہِ دۄیِم چیٖز اوٚن یہِ آو نہٕ گَرکٮ۪ن ٹوٹلی پَسَنٛد کِہیٖنۍ تہِ یُتھُے مےٚ یہِ گَرٕ ژون گَرکیو دوٚپ ژٕ کیٛاہ بَلایاہ چھَکھ یہِ اورٕ پَکناوان یِنَے چھُنہٕ کُنہِ کارِ ہِنٛدُے یہِ چھُ دوٗرے وَنان یہِ چیٖز چھُ یی نہٕ کُنہِ کارِ ہُنٛد بہٕ ٲس تِمَن پَنٕنۍ کِنۍ سٮ۪ٹھاہ وَنان تہٕ نا یہِ چیٖز یہِ چیٖزَے چھُ واریاہ اَصٕل تُہۍ کیٛاہ وَنان تِمو دوٚپ اَدٕ کھُلاو اَتھ چھُ دوٗرے وَنان یُس ژےٚ اَتھسٕے کٮ۪تھ چھُے یہِ چھُ دوٗرے وَنان بہٕ چھُس نہٕ اَصٕل چیٖز کِہیٖنۍ تہِ نہٕ یُس یہِ مےٚ یہِ دۄیِم چیٖز اوس اوٚنمُت سۄ ٲس مےٚ أنۍ مٕژ اٮ۪لٮ۪کٹِرٛک لایِٹ تہٕ اَسہِ ییٚلہِ سۄ گَرِ ٲس نہٕ اَسہِ تیٚمۍ دۄہ اِنوٲٹَر کِہیٖنۍ تہِ نہٕ تِمَن دۄہَن اوسُے نہٕ اَسہِ اِنوٲٹَر پَتہٕ اَنے اَسہِ سۄ لایِٹ سولَر لایِٹ اَکثَر ٲسۍ تِمَن دۄہَن تِمَے اَنان تہٕ پَتہٕ ووٚن گَرکیو دوٚپُکھ یے یہِ کیٛاہ چھَکھ پَکناوان یہِ لایِٹ اَتھَے نیرنہٕ رٮ۪تھ تہِ نہٕ مےٚ دوٚپمَکھ ہَتا نا کیٛازِ نیرٮ۪س نہٕ اَتھ ہا سٮ۪ٹھاہ ٹایِم

یُتھُے اَسہِ سۄ یوٗز لٲۍ اِستعمالَس لٲج کَرٕنۍ تہٕ گۄڈٕ گۄڈٕ چھِ اَصٕل پٲٹھۍ اَتھ تَل بَتہٕ کھٮ۪وان سۄ ٲس سۄ سولَر لایِٹ تَتھ آسہٕ یِوان ترٛےٚ لَمپ لاگنہٕ أکِس کَمرَس بیٚکِس کَمرَس تہٕ بیٚکِس کَمرَس سُہ ٲس ترٛٮ۪ن کَمرَن دَپان لایِٹ دِوان یُتھُے اَسہِ سُہ گۄڈٕ گۄڈٕ کٔر گۄڈٕ گۄڈٕ لٲج أسۍ ٲسۍ دَپان نَہ یہِ چھِ اَصٕل یُتھُے دۄہ دۄہ گوٚو تہٕ اَکھ اَکھ لَمپ چھِ گژھان خراب تہٕ أسۍ چھِ مےٚ چھِ وَنان گَرِکۍ ہَتاہ یہِ کیٛاہ ہا اوٚنُتھ ژےٚ ہُپٲرۍ چھَے ژےٚ یہِ درٛوج تہِ أنۍ مٕژ تہٕ اَتھ نَے چھُنہٕ کانٛہہ حسابٕے یہِ گوٚو پونٛسَے کَرٕنۍ ضایع تہٕ وارٕ وارٕ گٔے اَتھ وارٕ وارٕ یہِ لایٹہٕ سٲرٕے کَم أسۍ چھِ یہِ دۄہَس پَنٕنۍ کِنۍ تھاوان فُل چارٕج مگر اَتھ چھَنہٕ لایٹہٕ شامَن ٹوٹلی دِوان کِہیٖنۍ اَکہِ دۄہ ٲسۍ اَسہِ پٔژھۍ آمٕتۍ گَرِ تِم چھِ دَپان تہٕ تۄہہِ کیٛازِ چھو نہٕ لایِٹ اَسہِ دوٚپُس اَسہِ أنۍ اوترَے یہِ لایِٹ تہٕ یہِ چھَنہٕ وۄنۍ چَلٲنی یِمو دوٚپ ہا تۄہہِ کیٛاہ یہِ لایِٹاہ چھو یہِ أنۍ مٕژ اَصٕل پا أنۍ زِہو مےٚ دوٚپو مےٚ دوٚپُکھ نَہ اَسے ٲس یہِ اَصٕل أنۍ مٕژ تہٕ پَیی چھَنہٕ اَتھ کیٛاہ گوٚو تٔمۍ ووٚن تَتہِ اَتھ چھِ گیرٮ۪نٹی تہِ اَگر یہِ خراب گٔیو تہٕ یہِ أنۍ زیو پَتہٕ واپَس یُتھُے اَسہِ پَتہٕ یہِ واپَس نی مےٚ پانٛژھِ شیٚیہِ دُے تٔمۍ پَتہٕ ییٚلہِ اَتھ لایِٹ ہیٚژٕن مَکلٕنۍ تٔمۍ دوٚپ اَتھ چھِ بیٹری مۄکلیٛٲمٕژ ترٛٲونَس بیٚیہِ پانٛژَن شٮ۪ن ہَتَن بیٹری تہٕ درٛاے اَتھ بیٚیہِ زٕ پانٛژھ ٲٹھ دۄہ اَصٕل پانٛژٕ ٲٹھِ دُے چھُ یہِ بیٚیہِ تی کَران گَرا چھِ اَتھ لایِٹ یِوان تہٕ گَرَ چھَس بنٛد گژھان یُتھُے أسۍ بَتہٕ چھِ ہٮ۪وان کھیوٚن یا شُرۍ چھِ ہٮ۪وان کٲم لیٚکھٕنۍ تہٕ اَتھ چھِ گژھان لایٹی غٲب یِم چھِ وَنان یے تَے ژے کارنٲیِتھ ژے کھیٛانٲیِت بیٚیہِ پانٛژھ شےٚ ہَتھ تٔمِس دُکاندارَس اَتٮ۪ن دیُتمُت کے چھُے تٔمۍ ژےٚ وَ کیٛاہ وَنہٕ ہاکھ بہٕ

تہٕ اَسہِ کٔر پَتہٕ کٲم وقت ییٚلہِ گوٚو وقتَہ وقتَہ تہٕ اَتھ مَکلے یہِ لایِٹ تہِ یِم زٕ لایٹہٕ تہِ وارٕ وارٕ تمہِ پَتہٕ اوس اَتھ پَنٕنۍ لایِٹ برٛونٛہہ کَنۍ بیٚیہِ سایڈَس اَکھُت اوس تَتھ أکِس جایہِ موبایِل چارجرٕچ پِن تہِ دَپان ٲسۍ اَتھ پٮ۪ٹھ گژھِ موبایِل چارٕج ڈاٹا کیبَل ٲسٕس سۭتۍ تہٕ ونٛدَس منٛز چھِ آسانٕے تھوڑا پاورٕچ پرٛابلِم تہٕ سٲنۍ شُرۍ ٲسۍ پَتہٕ کَران کٲم یِم ٲسۍ وَ اَتھ پٮ۪ٹھ لاگان موبایِل تہِ چارٕج وٕ ییٚلہِ موبایِل تہِ ٲسۍ یِم چارٕج لایان ہَپٲرۍ ٲس نہٕ اَتھ پنٛنُے چارجَس نیران کِہیٖنۍ تہٕ یِم ٲسۍ اَتھ سۄ ہٕن تہِ مَکلاوان شُرٮ۪ن ٲس پَتہٕ سکوٗل منٛز تہِ بے عزتی پٮ۪وان ییٚلہِ نہٕ کٲم ٲسٕکھ آسان وقتَس پٮ۪ٹھ لیٚکھِتھ کِہیٖنۍ یا یاد اوسُکھ آسان کِہیٖنۍ

درٛاو نہٕ اَتھ فٲیدٕ کٕہیٖنۍ تہٕ اَتھ چیٖزَس گَرٕ اَنُن چیٖز گژھِ آسُن تیُتھ یُس فٲیدٕ منٛد آسہِ تہٕ دُکاندارَن تہِ پَزنہٕ دھونٛکہٕ دیُن کیٚنٛہہ ایٚمِس یُس اَتھ یُس نِوان آسہِ چیٖز أمِس نِش کَسٹَمَر تٔمِس گژھنہٕ دھونٛکہٕ دیُن کیٚنٛہہ سیوٚد گژھِ وَنُن نا یہِ چھِ ٹھیٖک تہٕ یہِ چھُ ٹھیٖک یہِ چھےٚ ٹھیٖک نَہ چھےٚ اَسہِ مَہ چھِ وۄنۍ پاے آسان یُس ہیٚنہٕ وول بِچور تٔمِس کیٛاہ پَتاہ چھِ آسان یُس یہِ چیٖز چھُ تہٕ اَتھ منٛز کیٛاہ دٔلیٖل چھےٚ

پَتہٕ گوٚو کیٚنٛہہ ٹایِم تہٕ ژھیٚنۍ اَسہِ سۄ وارٕ وارٕ تَتھ بیٹھ سۄ گرٛیٖن لایِٹ تہِ پَتہٕ ژھٕنۍ سۄ اَسہِ وارٕ وارٕ دٲرتھی تہٕ پَتہٕ گٔے أسۍ مجبوٗر قرٕض ورٕض کوٚر تہٕ اوٚن پَتہٕ یہِ اِنوٲٹَر وَنہِ کیٛاہ کَرٕ ہو